جِناب رٮ۪سٹورنٛٹ رٮ۪سٹورنٛٹ خٲطرٕ رٮ۪سٹورنٛٹ منٛز اوس مےٚ ضوٚرَتھ چاکوٗ چا شرٛاپٕچ بیٚیہِ اوسُم ضوٚرَتھ ڈِسپوزِبٕل پٕلیٹ وٕلیٹ یِم زَن مےٚ ضوٚرَتھ لَگَن کھٮ۪نہٕ خٲطرٕ تِکیٛازِ میٛٲنِس گَرَس منٛز چھِنہٕ یِم چیٖز اٮ۪وٮ۪لیبٕل کیٚنٛہہ چھِنہٕ دٔستِیاب کیٚنٛہہ تہٕ بیٚیہِ چھُس بہٕ یَژھان تُہۍ دِیِو مےٚ گَرَے ڈِسپوزِبٕل ییٚمۍ سۭتۍ بہٕ ہٮ۪کہٕ کھٮ۪تھ اور یِم تہِ تُہۍ وٮ۪رایٹی مےٚ سوٗزِو تَتھ منٛز تَتھ تَتھ سوٗزیو پرٛٮ۪تھ کُنہِ سوٗزیو سۭتۍ سۭتۍ ڈِسپوزِبٕل یُتھ زَنہٕ بہٕ پَنُن پَنُن یُس بہٕ کھٮ۪ن چھُ سُہ ہٮ۪کہٕ بہٕ اَصٕل پٲٹھۍ تَمِچ لَزت نِتھ تمیُک مَزٕ ہٮ۪کہٕ بہٕ اَصٕل پٲٹھۍ اَصٕل پٲٹھۍ نِتھ تہٕ تَمہِ علاوٕ چھُس بہٕ یَژھان تۄہہِ نِش زِ یِم سٲری چیٖز یِم تُہۍ سوٗزِو تَتھ گٔژھ آسٕن پَنُن پَنُن بانہٕ سۭتۍ تِکیٛازِ مےٚ چھِنہٕ پنٛنِس گَرَس منٛز پانَس سۭتۍ کِہیٖنۍ تہٕ یہِ چھِ واریاہ اَصٕل چیٖز زِ تُہُنٛد یُس یہِ رٮ۪سٹورنٛٹ چھُ تَتھ منٛز چھِو تُہۍ سٲری وٮ۪رایٹی ہِنٛدۍ چیٖز تھاوان تاکہِ لُکَن تہِ گژھِ واریاہ سہوٗلیَت